آ اَسہِ چھِ گَرِ باتھروٗم یَتھ وَنان ٲسۍ پرٛٲنِس زمانَس منٛز ٹٔچ سُہ چھِ اَسہِ تہٕ تمیِکۍ یِمہٕ فٲیدٕ چھِ گَرِ اَکھ باتھروٗم آسُن واریاہ فٲیدٕ منٛد چھُ آسان یہِ اَکھ لیٹریٖن باتھ گَرٕ آسٕنۍ اَمہِ سۭتۍ چھُ واریاہ یہِ چھُ آسان گۄڈنٮ۪تھ چھِ گۄڈنٮ۪تھ چھِ تَتھ منٛز چھِ اَصٕل پٲٹھۍ صاف صفٲیی چھِ یِوان تھاونہٕ تَتھ منٛز بیٚیہِ چھِ تَس آب یِوان تھاونہٕ تَتَس تہٕ اِنسانَس چھِ اَکھ پَنُن پان تہِ صاف تھاوان تہٕ بیٚیہِ چھِ صفٲیی تہِ آسان اَصٕل بیٚیہِ چھِ اَکھ دوٗرِم یِوان تِتھ کَنۍ تَمہِ ساتہٕ چھَنہٕ منٛدَچھ ونٛدَچھ تہِ چھَنہٕ گژھان کِہیٖنۍ ییٚلہِ گَرِ پَنٕنۍ لیٹریٖن ٲس باتھروٗم اوس وۄنۍ اگر نہٕ آسہِ أمۍ سہٕ وۄنۍ اگر نہٕ گۄڈنٮ۪تھ ٲسۍ نہٕ آسان یِم لیٹریٖن ٲسۍ نہٕ آسان کِہیٖنۍ گۄڈنٮ۪تھ ٲسۍ أسۍ آسان اِتھَے کَنٮ۪تھ یِمہٕ ٹَچہِ بَنٲیِتھ پَتہٕ اوس پٮ۪وان ییٚلہِ نہٕ آسُن اوس پَتہٕ اوس پٮ۪وان اورٕ یورٕ گژھن اِنسان اوس باقِیَن جایَن گژھُن ایٚمہِ خٲطرٕ تہٕ پَتہٕ اوس اِنسان منٛدچھان اوس اَتہِ ییٚمہِ ساتہٕ نہٕ گَرَس منٛز باتھروٗم ٲسۍ آسان تِکیٛازِ اَکھ زَنہِ موٚہنِو ٲسۍ زیادٕ پَہنَس مںٛدچھان تِکیٛازِ تِم بِچٲرۍ ٲسۍ تِمَن ٲسۍ مُشکلات پٮ۪وان وُچھنہِ ٲسۍ پٮ۪وان تہٕ یِمہٕ ییٚلہِ نہٕ بہٕ گَرَس منٛز باتھروٗم ٲسۍ کینٛہہ پَتہٕ ٲسۍ گژھان اورٕ یورٕ کُنہِ یَیٚتیٚس ییٚلَے جاے آسہِ ہا کُنہِ جایہِ تہٕ پَن ژوٗرِ ژوٗرِ ٲسۍ گژھان تَتیٚس تہٕ یہِ مگر مںٛدچھی منٛدچھی ٲسۍ آسان اورٕ یورٕ کانٛہہ گژھِ نہٕ وٕچھُن کَرُن تہٕ واریاہ مُشکلات ٲسۍ پٮ۪وان ییٚمہِ ساتہٕ نہٕ لیٹریٖن ٲس آسان کِہیٖنۍ مگر وۄنۍ اَز چھےٚ لیٹریٖن اَمہِ سۭتۍ کیٛاہ چھِ اَکھ چھُ صاف صفٲیی چھِ روزان اَمہِ سۭتۍ بٮ۪ماریو سۭتۍ چھِ روزان دوٗر ییٚمہِ ساتہٕ اور اَژان چھِ تیٚمہِ پَتہٕ چھِ اَتھٕ ہٮ۪کان صابنہِ سۭتۍ اَصۭل پٲٹھۍ چھیٚکہِ اَمہِ سۭتۍ چھِ فٲیدٕ فٲیدٕ چھِ یِوان اَمہِ سۭتۍ یہِ بٮ۪مارِ چھِنہٕ ہٮ۪کان گٔژھِتھ کِہیٖنۍ ییٚمہِ ساتہٕ نہٕ یِم باتھروٗم لیٹریٖن آس کِہیٖنۍ آسان تیٚمہِ سۭتۍ اوس پٮ۪وان اورٕ یورٕ گژھُن تہٕ پَتہٕ اوس گژھان مٔکریٛار اوس لاران کینٛہہ اوس گژھان اَمہِ سۭتۍ اَسہِ اِنفٮ۪کشَن اوس گژھان بٮ۪مار ٲسۍ گژھان مگر اَز چھِ گَرَن منٛز لیٹریٖن باتھروٗم چھِ اَسہِ اَز اَمہِ سۭتۍ چھِنہٕ کُنہِ قٕسمٕچ یِم مُشکلات چھَنہٕ یِوان کینٛہہ فٲیدَے چھُ یِوان صاف صفٲیی چھِ روزان بٮ۪مار چھُنہٕ ہٮ۪کان گٔژھِتھ اَمہِ سۭتۍ اِنسان کِہیٖنۍ تہٕ بیٚیہِ چھِ ہٮ۪کان صاف صفٲیی تہِ تھٲوِتھ یہِ چھِ ضٔروٗری گَرَس منٛز آسٕنۍ یہِ باتھروٗم لیٹریٖن یِم چھِ ضٔروٗری گَرَس منٛز آسٕنۍ اَ وٕ یِمَن نہٕ آسان تِمَن چھِ واریاہ مُشکلات چھِ پٮ۪وان تِمَن بِچارٮ۪ن وُچھنہِ گۄڈنٮ۪تھ چھِ تِمہٕ اَکھ کانٛہہ گَرَس منٛز پوٚژھ ووٚژھ چھِ یِوان تَمہِ ساتہٕ چھِکھ پٮ۪وان مُشکل گژھان اگر نہٕ گَرَس باتھروٗم چھِ آسان یا تہٕ بیٚیہِ چھِ گژھان اَمہِ سۭتۍ وۄنۍ پٮ۪وان اورٕ یورٕ گژھُن اَمہِ سۭتۍ چھِ اِنفٮ۪کشَن گژھان بٮ۪مارِ چھےٚ ہٮ۪کان اِنسانَس گٔژھِتھ واریاہَن بٮ۪مارَن منٛز چھِ ہٮ۪کان اِنسان یِتھ کٔنٮ۪تھ گٔژھِتھ